اِن سٕنٛز زِندگی چھِ دۄہ کھۄتہٕ دۄہ مُصیٖبتَن پریشٲنین یا خُشیَن أمۍ چھِ اِنسان سٕنٛز زندگی منٛز دۄہ کھۄتہٕ دۄہ وَلنہٕ یِوان اَگر أزکِس دورٕچ أسۍ کَتھ کَرو وٕنکیٚنَس کِس دورَس منٛز چھِ أکِس سٹوٗڈنٛٹَس خٲطرٕ بیٚیہِ اِنتِہا مُشکلَن لَتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن أمۍ سٕنٛز ایٚجُکیشَن أمۍ سٕنٛز فی أمۍ سٕنٛز فاینانشَل کرٛایسِس أمۍ سُنٛد ڈے ٹُو ڈے بیریٖز تمہِ پَتہٕ اَن ایمپٕلایمٮ۪نٛٹ ریٹ یہِ چھِ أمِس پیٚیہِ اِنتِہا مُشکِلات کَران ییٚلہِ یہِ اِنسانَس صُبحٲے واتان چھِ ییٚلہِ اَز کَرٕ بہٕ یہِ کٲم مگر پَتہٕ ییٚلہِ وٕچھان چھِ اَتھ چھِ مےٚ رۄپیہِ دَہ لَگان أمۍ داشَن چَندَس آسان پَتہٕ ییٚلہِ یہِ وٕچھان چھِ اگر بہٕ اَتھ دوس اَتھ سۭتۍ گژھِ مےٚ پھٕٹیور کالیج دۄہ تہِ پَتہٕ یہِ وٕچھان چھِ نہ اگر نہٕ مےٚ یہِ کوٚر کہِ تہٕ بہٕ نہ ہیٚکہِ نہٕ لایفہِ منٛز برونٛہہ پٔرِکِتھ کینٛہہ اَمہِ خٲطرٕ چھِ یہِ شُر پَتہٕ اَمہِ خٲطرٕ چھِ اِنسان وۄتھان یہِ کٲم کَرنہٕ خٲطرٕ گۄڈٕ کالیج گژھان تورِ یِتھ پَتہٕ سُہ کٲم کَران یَتھ خٲطرٕ أمِس پَتہٕ ہاڈ ؤرٕک پیوان چھِ کَرٕنۍ کیٛازِکہِ نیٚرِس پانٛژَن دِی فاینانشَل کرٛایسَس خٲطرٕ نیرِ نٮ۪بَر اِنسان چھُ سونٛچان یہِ کٲم کَرٕ بہٕ یہِ کٲم کَرٕ بہٕ ہُہ کٲم کَرٕ بہٕ مگر ہٮ۪کان چھِنہٕ دۄہ کھۄتہٕ دۄہ پریشٲنی منٛز کٔرِتھ کینٛہہ وٕ چھِ وَنان یہِ بہٕ کِتھ پٲٹھۍ کَری امہِ خٲطرٕ چھِ أمِس فیملی ہُنٛد سَپوٹ ہُہ لایف وایِز سٹرٛگٕل چھِ پَتہٕ چھِ أمۍ سٕنٛدۍ سُہ مول موج گایِڈ کَران أمۍ سُنٛد بٔڑۍ بٔڑۍ گایِڈ کَران یُس اَسہِ سٹرٛگٕل کٔرِتھ یا آسہِ اَز کٔرِتھ سٹرٛگٕل صُبحَس ملہِ أسۍ اَمیُک آرام أمِس چھِ یہِ گایِڈ کَران أمِس چھِ أکِس شیڈو سٕنٛدۍ پٮ۪ٹھٕے برونٛہہ کُن یِوان پَتہٕ چھِ أمِس یہِ لایفہِ منٛز دۄہ کھۄتہٕ دۄہ اِنتیاہ پَکار یِوان پَتہٕ چھِ یہِ کَران اَکہِ دۄہ أڑۍ کٲم پیٚکہِ دۄہ بٔڑ کٲم أمۍ سٕنٛز گاڑِو تَل أمۍ سٕنٛز گاڑِ ییٚمہِ پَتہٕ أمۍ سٕے کرٛایسِس دوٗر گژھان چھُ